یِم کُلۍ یژھان چھَس بہٕ لاگٕنۍ تِمو کُلیو مَنٛز چھِ یِوان گۄڈنٮ۪تھ یِوان پوشہِ ہُن کُلۍ پوشہِ کُلٮ۪ن ہٕنٛدِس بارَس مَنٛز پوشہِ کُلٮ۪ن منٛز چھَس بہٕ یژھان ساروی کھۄتہٕ زیادٕ وۄپداوُن مطلب کہِ روز کُل چھُ جیسمیٖن کُلۍ چھُ گُلہِ آختاب کُل چھُ روز چھِ مےٚ اَمہِ موٗجوٗب گُلاب گُلابُک کُل سُہ چھُ مےٚ اَمہِ موٗجوٗب پَسٛنٛد لَگاوان کیٛازِکہِ سُہ چھُ سُہ پیٛارٕچ اَکھ نِشٲنی اَکھ تَمیُک سُہ کَلَر چھُ اَٹرٛٮ۪کٹِو آسان سُہ چھُ دِلکَش آسان مطلب کہِ یُس یہِ تَتھ وٕچھُن اوس سُہ ہسا چھُ تُکنُے وٕچھان تمہِ سۭتۍ چھِ تٔمِس دِلَس سکوٗن مِلان مطلب کہِ سُہ چھِ تٔمِس پانَس کُن کشِش کَران تٔمہِ سۭتۍ چھِ مطلب پارکہِ سۭتۍ خوٗبصوٗرتی پٲدٕ گَژھان سُہ چھُ مطلب کہِ أسۍ خاندرن مَنٛز تہِ اِستعمال کَران مَہرازس سواگَت کَرنہٕ خٲطرٕ چھِ أسۍ تِمَن پوشَن ہُنٛد واریاہ زیادٕ استعمال کَران تَمہِ موٗجوٗب چھُ مےٚ سُہ واریاہ زیادٕ پَسنٛد مطلب کہِ بیٚیہِ چھُ تَمیُک سُہ سٹرٛکچَر واریاہ زیادٕ اَصٕل آسان تَمیُک سُہ کَلَر چھُ واریاہ زیادٕ اَصٕل آسان سُہ چھُ اِنسانَس کٔشِش کَران پانَس کُن یا گُلہِ اختاب کُل چھُ آسان تَمیُک سُہ چھُ زَن مطلب کہِ سُہ جادوٗیی کُل آسان یَپٲرۍ اَختاب چھُ پھیران تَپٲری چھُ سُہ تہِ پھیران تَمیُک سُہ یُس سُہ لِدُر کَلَر چھُ آسان سُہ تہِ چھُ واریاہ زیادٕ اَصٕل آسان بیٚیہِ چھِ مطلب کہِ پوشہِ کُل لاگنہٕ سۄ چھِ مطلب کہِ یہِ چھُ اَکھ ذٔریعہِ بَنان مِثال أسۍ چھِ ماچھ کھٮ۪وان ماچھرَن ہُنٛد مطلب یہِ کھٮ۪ن چٮ۪نُک ذٔریعہِ اَکھ چھُ یہِ بَنان تَمہِ سۭتۍ چھُ مطلب کہِ اَکھ أسۍ تُہٕنٛدۍ کھٮ۪ن چٮ۪نُک اِنتِظام تہِ کَران تِم چھِ اَسہِ واپَس پَتہٕ ماچھ دِوان تِم چھِ واپَس سانہِ کھٮ۪نُک اِنتِظام اَسہِ واپَس دِوان فٲیدٕ چھِ اَمے تَوَے پوشہِ مطلب کہِ خۄش کَران وۄپداوٕنۍ مٮ۪وو مَنٛز چھِ مےٚ مطلب کہِ ژوٗنٛٹھۍ کُلۍ ٹنٛگہٕ کُلۍ یا انجور کُلۍ باقی ٲر کُلۍ پَسنٛد ساروی کھۄتہٕ زیادٕ گژھان وۄپداوٕنۍ ژوٗنٛٹھۍ کُلۍ چھِ مےٚ اَمہِ موٗجوٗب کیٛازِکہِ ژوٗنٛٹھۍ چھِ سانہِ کَشمیٖرٕچ اَکھ پہچان کیٛازِکہِ یِم ژوٗنٛٹھۍ سٲنِس کشمیٖرس منٛز چھِ ژوٗٹھو سۭتی سون کشمیٖر ساروی کھۄتہٕ زیادٕ مَشہوٗر یا انجوٗر کُل سُہ چھُ مطلب کہِ ساروِین دادٮ۪ن مطلب کہِ چھُ سُہ دَوا سُہ چھُ سُنت سُہ چھِ سون حضوٗر پاک صلی اللہُ علیہِ وَسَلم ہُنٛد ساروی کھۄتہٕ پَسنٛدیٖدہ فرٛوٗٹ مٮ۪وٕ یِوان ماننہٕ تَمہِ موٗجوٗب چھُ مےٚ سُہ واریاہ زیادٕ پَسنٛد کَران لاگُن بیٚیہِ چھُ مطلب کہِ تَمہِ سۭتۍ چھُنہٕ مطلب کہِ مےٚ چھُ بوٗزمُت تَمہِ سۭتۍ چھُنہٕ تٲیٖز وٲیٖز تہِ نہٕ پوران کینٛہہ نظرِ آدم تہِ چھُنہٕ پوران کیٚنٛہہ یَتھ گَرَس منٛز انجوٗر کُل آسہِ سُہ مےٚ واریاہ زیادٕ پَسنٛد کَران لاگُن سبزِیو منٛز چھُ مےٚ ہاکہٕ کُلۍ ہاکہٕ کُلۍ لٲر کُلۍ ٹماٹر کُلۍ رازما مَٹَر پَسَنٛد کَران وۄپداوٕنۍ کیٛازِکہِ ہاکھ یُس چھُ یہِ ساروی کھۄتہٕ سادٕ سَبزی یِوان ماننہٕ چھِ ہَر أکِس بٮ۪ٮمارَس مطلب کہِ دَوا ڈاکٹر چھُ ہَر أکِس بٮ۪ٮمارَس باقی سبزی بنٛد کَران ٹَماٹر چھُس کَران اگر مطلب کہِ تمہِ ژۄکر گژھان اَلبتہ ہاکھٕے یٲتِس چھِ ہر کٲنٛسہِ مٔریٖزَس یِوان یَلہٕ ترٛاونہٕ ہاکھ چھِ ساروی کھۄتہٕ اَصٕل سبزی یِوان ماننہٕ یا مَٹَر چھُ مطلب کہِ سُہ چھُ ہر اکھ پَسنٛد کَران تِم چھِ ہٮ۪کان نیٖلی تہِ کھٮ۪تھ باقی سَبزی اَلہٕ چھُ تِم تہِ چھِ صحتہٕ خٲطرٕ واریاہ زیادٕ اَصٕل بیٚیہِ مطلب کہِ چھُ اِنسان گَرِ پنٛنٮ۪ن وارٮ۪ن منٛز وۄپداوان أسۍ چھِ مطلب کہِ مارکٮ۪ٹَس پٮ۪ٹھ ڈِپٮ۪نٛڈ روزان کیٚنٛہہ أسۍ چھِ پَنٛنہِ وارِ منٛز مطلب کہِ آرام سان ییٚمہِ وقتہٕ ہے یَژھو تمہِ وقتہٕ چھِ ہٮ۪کان أسۍ سبزی أنِتھ پَنٛنہِ اَتھن ہٕنٛز محنت ہٮ۪کان أنِتھ یا رٔنِتھ تَمہِ سۭتۍ مےٚ واریاہ زیادٕ مطلب کہِ اَصٕل گژھان فیٖل